محمد آسِم تُہۍ ؤنۍ تو مےٚ کۄلگٲمِس منٛز زیادٕ تر لٕکھ کَتھ کُن چھِ ترجی دِوان ییٚتہِ چھا زٔمیٖندٲری کران کِنہٕ ییٚتہِ چھِ نوکری کُن زیادٕ ترج دِوان تہٕ وٕنکیٚس کتھ چیٖزس منٛز چھُ کۄلگوم مشہوٗر حظ کۄلگوم ہسا چھُ دانہِ وۄپداونس منٛز مشہوٗر دۄہ کھۄتہٕ دۄہ چھِ امِچ پایداوٲری کم گژھان یِم تِکیازِ لٕکھ چھِ باغ بناونَس زیادٕ ترجی دِوان بیٚیہِ آیہِ ٲبی زٔمیٖنس منٛز مکانہٕ تہٕ سڑکہٕ بناونہٕ مگر اگرغور کرو کۄلگامی زمیٖن چھنہٕ باغن خٲطرٕ مُنٲسب کینٛہہ برونٛہہ کالہِ ٲس سٲنۍ بُزرگ دِل جان سان زمیٖندٲری کران تہٕ امہِ امہِ سۭتۍ اوس پیداوٲری منٛز سؠٹھاہ ہُریر سپدان آز کلٕکۍ نوجوان چھِ زٔمیٖندٲری کُن کَم ترجی دِوان ییٚمیُک نٔتیٖجہ پیداوارس منٛز آیہِ سؠٹھاہ کٔمی وٕچھنہٕ